آ ییٚلہِ مےٚ اَکھ بُک ؤر دیوَنِ غالب تَتھ منٛز چھِ تٔمۍ سُنٛد سٹوری یۄس ٲس تٔمِس چھِ پنٛنہِ مُتعلِق اَکھ سۄ بَیوگرٛافی یۄس تٔمِس مُتعلِق سُہ چھُ واریاہ اِموشنٔلی دیوانِ غالب ییٚلہِ مےٚ پٔر سُہ چھُ گۄڈنٮ۪تھ ییٚلہِ مےٚ وُچھ بیوگرافی أمۍ سٕنٛز مُتعلِق غالب سٔنٛز مطلق مرزا اسدُ اللہ خان غالب سُنٛد سُہ چھِ وَنان مطلب تِم چھِ گۄڈنٮ۪تھٕے گُزران زٮ۪وان زٮ۪وان مطلب موج آسان گُزران پَتہٕ ہسا گژھان مول گُزران پَتہٕ چھِ آسان چچا سٕے مِلان چھِ سُہ ہِجرت کَران اَکہِ جایہِ پٮ۪ٹھ پَتہٕ مطلب چھِ سُہ واریاہ سختی تُلان تُرٛواہ وُہر چھِ آسان تٔمِس چھِ کَران خاندَر پَتہٕ وارٕ وارٕ وارٕ وارٕ کِتھ پٲٹھۍ چھُس سُہ پَنُن مطلب توتہِ روزان پَران سِٹیڈی کَران پَتہٕ چھَس پَنٕنۍ یِمو شعر کہ ذٔریعہٕ مطلب پَنُن حال باوان خۄدایَس نِش خۄدایا مطلب بہٕ کیاہ اوس خۄدایا میے کیٛازِ چھِ یہِ مطلب یوٗتاہ آ ہُہ یہِ مطلب واریاہ کیٚنہہ چھِ سُہ وَنان أڑۍ چھِ وَنان تٔمِس نہ ژےٚ چھُکھ شراب شراب چھُنہٕ سُہ اصلی اٮ۪کچٕوٕلی چٮ۪وان کِہیٖنۍ مطلب تٔمِس چھِ یِوان وَننہٕ پَتہٕ ژٕ ہسا چکھ شَراب چٮ۪وان چٮ۪وان چھِنہٕ سُہ بِچار کینٛہہ واریاہ اِموشنَل چھِ تٔمۍ سٕنٛز سٹوری واریاہ اِموشنَل چھِ تٔمۍ سُنٛد سُہ سِٹوری یَتھ منٛز مےٚ وَدُن چھُ ہیوتمُت گۄڈٕنِچ لَٹہِ